ژور ژور زٕ ساس ژور اَکھ اَکھ زٕ ساس زٕ زٕتووُہ نَو زٕ ساس اَکھ پانٛژھ شےٚ زٕ ساس ٲٹھ نَو نَو زٕ ساس ٲٹھ